گاڈٕ رٹنہٕ خٲطرٕ چھُ اَکھ چیٖز یِوان استعمال کرنہٕ یَتھ وَنان چھِ بِسلاے یہِ بِسلاے چھِ وارِیاہ زیادٕ زیٖٹھۍ آسان مٲنۍ توٚو اَکھ ڈنٛڈا ہیٛو یہِ ڈنٛڈٕ چھُ یِوان وٹنہٕ یہِ چھُ آسان بنیٛامُت شِستُرو معنی سِٹیٖلہِ ہُنٛد تہٕ یہِ چھُ یِوان وٹنہٕ یِتھ پٲتھۍ چھٔترِ ہُنٛد دنٛ چھُ یِوان وٹنہٕ یہِ بسلاے چھِ یوان تِتھٔے پٲٹھۍ وٹنہٕ تہٕ اَتھ بسلاے پتہٕ کٔنۍ چھُ آسان اَکھ موٹر یُس موٹر نہٕ کانٛہہ پاورس پٮ۪ٹھ چَلن وول موٹر چھُ آسان کیٚنٛہہ بٔلکہِ اتھ موٹرَس چھُ آسان پَن ؤلِتھ یہِ پَن چھُ آسان نایلونو تہٕ یہِ چھُ آسان وارِیاہ دوٚر یِہوے پن چھُ برٛۄنٛہہ اَمے مٔنٛزۍ تٔرٛٲیِتھ بُتھِہِ اَتھ اَکھ وٲل بۄنہٕ اَکھ وول وٲل بنٲیِتھ اکھ ڈُلہٕ بنٲیِتھ تہٕ تَمیٚے مٔنٛزۍ بۄن تٔرٛٲیِتھ تہٕ بۄنہٕ کَنہِ چھُ اَتھ اکھ ؤٲل یِوان گنٛڈنہٕ وٲل گنٛڈِتھ چھُ اتھ بۄنہٕ کَنۍ آسان یَتھ أسۍ وَنان چھِ ناگ ناگ معنیے یہِ چھُ آسان وارِیاہ زیادٕ گوٚب گوٚب اکھ چیٖز شِشتُرو ایٹم